ییٚتہِ چھِ واریاہ لوکَل نِوٕز چَنلہٕ یَتھ منٛز یِوان چھِ جے کے نِوٕز کَشمیٖر کرٛاوُن دِوسَر نِوٕز کُلگام نِوٕز کیلَم نِوٕز مگر زیادٕ تَر یِم لُکھ چھِ آسان تِم چھِ یَژھان پَنٛنی زبٲنۍ منٛز یِم نِوزٕ بوزنہِ